آہَن حظ بِلکُل بِلکُل جِناب أسۍ چھِ اَسگَٕر یوٗنِفارَم کولگامہِ پٮ۪ٹھٕے تُہۍ کَمہِ سکوٗلہٕ پیٚٹھٕ حظ چھِو اَچھا سکوٗلُک ناو کیٛاہ حظ چھُ اچھا تُہۍ آسا یوٗنِفامٕے ضروٗرت حظ اچھا اچھا ٹھیٖک اَسہِ نِش چھِ یوٗنِفارَم حظ واریاہ قٕسمہٕ اَتھ چھِ بیٚیہِ مختلف ریٹ تہِ اَکھ یوٗنِفارَم حظ چھِ اَسہِ تَتھ چھِ وایِٹ شٲٹ تہٕ بُِلِیو پیٚنٛٹ بیٚیہِ چھُ اَتھ اگر ٹاے تھٲوِو سۄ تہِ چھِ روزان بُِلیوٕے ساکٕس موزٕ تہِ چھِ روزان بُِلیوٕے بوٗٹھ چھِ روزان تَتھ بٕلیک اَتھ تھاو بہٕ اَگر تُہۍ یہِ تھٲوِو یہِ وَردی کٔرِو پَنٕنۍ کِنۍ پَسَنٛد تہٕ یہِ حظ پیٚیہِ أکِس بَچَس شےٚ ہَتھ رۄپیہِ بیٛاکھ وَردی چھِ اَسہِ نِش تَتھ چھِ یَلو قمیٖض حظ لیٚدر قمیٖض تہٕ یُس پٲجامہٕ چھُس سُہ حظ چھُس سَفیٖد رنٛگ اَگر سُہ کٔرِو پَسَنٛد تہٕ تَتھ چُھ روزان موزٕ تہِ روزان یَلو حظ ٹاے تہِ روزان یَلو حظ بیٚیہِ یِم اگر لڑکی آسن تِمَن چھِ روزان سِکٲٹ تہِ یَلو یہِ بٕلیک شوٗز اگر سۄ کٔرِو پَسَنٛد سۄ ہاوٕ بہٕ سۄ ہاوٕ بہٕ پییٚہِ ہَتھ رۄپیہِ لَگ بَگ درٛوجی پَہَم آٹھ شیٚتھ رۄپیہِ چھےٚ پیٚوان سۄ بیٛاکھ اَکھ وَردی حظ چھِ اَسہِ نِش آ ٹیکما تہِ چھےٚ اَسہِ وَردی یۄس یِمَن بٕچییَن لَگہِ تَتھ مَنٛزِ بَنہِ تِمَن سُہ سِکٲٹ ہِوۍ بیٚیہِ روزِ چیٚکہِ منٛز بیٚیہِ روزِ پٲجامہٕ تہِ روزِ تتھ مگر سَفید رَنٛگُک بیٚیہِ سَفیٖد موزے روزِ تہٕ یہِ حظ سۄ گَژھِ لَگ بَگ باہ شیٚتھ رۄپیہِ حظ أکِس أکِس بَچَس آ تَتھ سۭتۍ چھِ نِقاب تہِ تۄہہِ کُس رَنٛگ گَژھو سُہ نِقاب آسُن حظ سَبٕز رَنٛگ تہِ میلہِ نیٛوٗل رَنٛگ تہِ حظ میلہِ اَمہِ خٲطرٕ تُہۍ یِیو اِنشاء اللہ یور تُہۍ کٔرِو آ اَدٕ حظ بہتر چھُ أکہِ أکہِ کَرٕہو أسۍ تۄہہِ یِم یَتھ نَمبرَس پٮ۪ٹھٕے سینٛڈ تُہۍ کٔرِو پَسَنٛد تہِ کیٚنٛہہ پرواے چھُنہٕ تہٕ أسۍ حظ چھِ ییٚتہِ تٲبیادار اِنشاء اللہ اَدٕ حظ